السَلام علیکُم تُہۍ چھُو حظ ساہل صٲب ساہل موٹٲرٕز اَچھا اَچھا اَسہِ حظ اوس یہِ بایِک اَکھ ٲسۍ نِنۍ یِمن کیٛاہ ریٹا چھےٚ گَژھان یَتھ ہیٖرو ہونڈاہس کیٛاہ ریٹ چھےٚ گژھان آز تَتھ کیٛاہ چھےٚ ٹھیٖک ٹھیٖک یہِ مَلیج کیٛاہ اَچھا مَلیج کیٛاہ چھُ اَتھ ٹھیٖک اَتھ چھِ اَتھ چھِ حظ اِنجن ساس سی سی کِنۍ پانٛژھ ہتھ سی سی ییٚکیٛاہ یِم سِکوٗٹی وِکوٗٹی چھُو تۄہہِ اٮ۪نٹارٕک چھِنَہ آمٕژ یہِ اَصٕل کوٗتاہ تویتہِ ٹھیٖک یا بُلٮ۪ٹ بُلٮ۪ٹ چھےٚ بُلٮ۪ٹ تہِ چھو بُلٮ۪ٹ چھےٚ اٮ۪ولیبٕل بجٹ حظ چھِ اَصٕل نَہ ہیوی چھِ آ ہِمالِیا

تَتھ کیٛاہ تَتھ کیٛاہ سی سی چھُ اِنجن یا مَلے ٹھیٖک مَلیج کیٛاہ چھُس ٹھیٖک تھیٖک ٹھیٖک چھُ اۭں بڈگامہِ حظ چھِ روزان ٹھیٖک چھُ ٹھیٖک